مےٚ چھُ پنٛنہِ آز چھِ أسۍ بہٕ چھس آز ٹُویلتھٕ پاس چھُ مےٚ کوٚرمُت مگر لۄکٹہِ ییٚلہِ تہِ أسۍ ٲسۍ آسان پںٛنٮ۪ن یَژھان ویسَن سۭتۍ لَڑٲے وَڑٲے کَران تہٕ پَتہٕ ٲس تِمَن دۄہَن اَسہِ پَنٕنۍ اُستاد زٕٹھۍ وَنان کہِ لَڑٲے مہ ٲسِو پانہٕ ؤنۍ کَران کینٛہہ کیٛازِکہِ بٔڈِتھ چھُ پَنُن بَچپَن واریاہ زیادٕ یاد یِوان اگر بہٕ ؤنۍ تہِ وٕںکٮ۪نَس وَنہٕ بہٕ چھس یَژھان تِمَن بَچپَنکٮ۪ن دوستَن بیٚیہِ اَکہِ لَٹہِ سَمکھُن تہٕ نَے لَٹہِ تِم نَے سَرٕ تِم بیٚیہِ اَکہِ لَٹہِ پَنٕنۍ دوستہٕ بَناوٕنۍ تِکیٛازِ بَچپَن منٛز ٲس نہٕ کانٛہہ ہَے تہِ ٹینشَن آسان نہٕ کانٛہہ چیٖز بَچپَنَس منٛز اوس نہٕ کُنیُٚک ٹینشَن آسان صرف ٲس اِنسان گِندان درٛوٚکان تہٕ بٔتھِس پٮ۪ٹھ اوس ہمیشہ اَسُن آسان تہٕ بٔڑِتھ لٔگِتھ چھُ پَتہ تَران کہِ اِنسانَس کۭژاہ پریشٲنی چھِ آسان تہٕ بہٕ چھُس یَژھان بیٚیہِ تَتھ وَقتَس منٛز واپَس گژھُن تہٕ تِم دۄہ نَے گزارٕنۍ پنٛنٮ۪ن تِمَن دوستَن سۭتۍ